اگر أسۍ اگر بہٕ بڈگامٕچ کتھ کرو بَڈگام ڈِسٹِرٛک یُس چھُ ییٚتہِ یُس نیچرل یا کنزر رِسورسٕز چھِ کَنزرویشن آف نیچرل رِسورسِز چھِ یوٗتاہ اِنسان یوٗتاہ ڈے بے ڈے مطلب کہِ کَمپِٹِشَن چھُ بَڑان یا مطلب کہِ ؤری چھُ نیران ییٖتیاہ چھِ لُکھ گژھان لُکھ چھِ گَژھان گرٛیٖڈی گرٛیٖڈی آف مطلب تِمَن چھُ گژھان لالچ چھُ اِنسان گژھان مطلب یُتھ گۄڈٕ اوس آسان آ سون ایٖکو سِسٹَم اَز چھُنہٕ تٮُ۪تھ ایٖکو سِسٹَم کِہیٖنٛۍ نہٕ اَزکَل اگر أسۍ کَتھ کَرو لُکھ چھِ یِم جنٛگل یِم کُلۍ کٔٹۍ چھِ یِم چھِ یِم ژَٹان گۄڈنٮ۪تھٕے تمہِ سۭتۍ چھُ یہِ سون نیچرل کنزر رِسورٕز چھُ یہِ چھُ اَمہِ سۭتۍ سون یہِ گوٚو خراب مطلب نہَ چھُ زیادٕ نہَ چھُ وُنہِ اَسہِ زیادٕ یُس اَسہِ آب پَنُن آب چھُ مطلب کہِ بَڈگام ڈِسٹرکٕچ کَرٕ بہٕ بہٕ کَتھ اَسہِ چھُنہٕ ییٚتہِ آب ٹوٹلی صاف کہیٖنٛۍ نہٕ یا آبٕچ کتھ کَرو یا أسۍ کَرو ویدرٕچ کَتھ کِہیٖنٛۍ چھُنہٕ صاف نہَ چھُ ویدرٕے صاف نہَ چھُ موسمٕے چھُنہٕ تٮ۪تھ نہَ چھُ زیادٕ روٗدٕے پٮ۪وان صِرف چھُ مطلب کہِ موسَم چھُ واریاہ مطلب کہِ صِرف چھِ ٮ۪مارِ یہِ کَمہِ وجہہ سٍتۍ أکہِ ییٚمہِ وجہ سۭتۍ یُس لُکو مطلب جنٛگل لٲگۍ ژٹٕنۍ کُل لٲگۍ ژٹٕنۍ اَمہِ سۭتۍ کیٛاہ ووت اَمہِ سۭتۍ روٗد نہٕ سون نیچرل ایٖکو سِسٹَم سون نیچرل یُس یہِ رِسورسٕز چھِ کَنزرویشن آف نیچرل رِسورٕس یُس روٗد نہٕ سانہِ سۭتۍ اَمہِ سۭتۍ ٹھیٖک کِہیٖنٛۍ نہٕ وۄنۍ کَمہِ سۭتۍ روزِ سُہ ٹھیٖک یوٗتاہ مطلب پُلانٹیشَن پُلانٹیشَن مطلب گوٚو کہِ یوٗتاہ أسۍ کُلۍ کُلۍ وَو کُلۍ وۄپداوَو تیٛوٗتاہ روزِ سون سون یہِ یُس یہِ کَنزرویشن آف نیچرَل رِسورٕز چھِ یوٗتاہ روزِ یہِ صاف مگر أسۍ کیٛاہ چھِ کَرن أسۍ چھِنہٕ پُلانٹیشَن کَران کیٚنٛہہ أسۍ چھِ پُلانٹیشَن أسۍ چھِ ڈِ پُلانٹیشَن کَران مطلب أسۍ چھِ ڈِفارٮسٹیشَن کَران مطلب أسۍ یِم کُلۍ چھِ أسۍ چھِ یِم ژَٹان أسۍ چھِ اَتھ پریفَر کَران کیٚنٛہہ مطلب یوٗتاہ أسۍ کُل ووَو سون اِکیٖو سِسٹَم روزِ ٹھیٖک اَتھ چھُ اَتھ چھُ سارِوٕیو کھۄتہٕ علاج چھُ أسۍ کَرو پٔلانٹیشَن کَرو أسۍ زیادٕ کھۄتہٕ زیادٕ وۄپداوو أسۍ کُلۍ مَگر یُس نہٕ لُکھ اَز کَران چھِ کِہیٖنٛۍ نہٕ بیٚیہِ کیٛاہ چھُ پِرٛزیرٕو کَرَو پَنُن یُس پَنُن اوٚنٛد پوٚکھ چھُ انوارمٮ۪نٛٹ چھُ یُس اَسہِ مطلب گَرِ ژھۄٚٹھ چھُ نیران مطلب أسۍ چھِ یُس اَسہِ رَنُن آب چھُ بَتُک یہِ چھُ نیران گَرُک ژھۄٹھ أسۍ چھِ ترٛاوان سَڑکَن پٮٹھ ییٚمہِ سۭتۍ پَتہٕ سون یُس اینوارمٮ۪نٛٹ چھُ یہِ چھُ گژھان گلیز مگر یُس أسۍ مطلب کہِ أسۍ چھِ کَران پَنُن اٮ۪نوارمٮ۪نٛٹ پانے گِٔلیٖز اگر أسۍ تَتھ باوجوٗد یُس یہِ ژھۄٹھ نیرِ گاربیجُک گَریُک یُس ژھۄٹھ نیرِ أسۍ ترٛاوو زٔمیٖنَس منٛز کھَنو دۄب تَتھ منٛز ترٛاوو تَتھ تَتھ چھِ بَنان کھاد سُہ چھُ اَسہِ خٲطرٕ پَتہٕ بیٚنِفِیشَل مگر أسۍ لُکھ چھِنہٕ تہِ کَران کیٚنٛہہ انوارمٮ۪نٛٹ کِتھٕ کٔنۍ روزِ ٹھیٖک سون وۄنۍ تَتھ چھُ یہِ تَتھ چھُ علاج گۄڈنٮ۪تھٕے اَسہِ چھِ پُلانٛٹ گۄڈنٮ۪تھٕے چھِ اَسہِ کُلۍ زیادٕ کھۄتہٕ زیادٕ وۄپداوٕنۍ بیٛاکھ چھُ یُس بیاکھ چھُ سون یُس اَسہِ مطلب گَریُک یہِ ژھۄٹھ وۄٹھ چھُ نیران یہِ چھُ اَسہِ نیٚبٕرۍ کِنۍ ژھ ڈرٛینَن منٛز نٮ۪بٕرۍ کِنۍ لَگاوُن کیٚنٛہہ اَسہِ چھُ پَنُن اوٚنٛد پوٚک صاف تھاوُن اَسہِ چھُ لگُن یُس یہِ ژھۄٹھ سُہ چھُ تھاوُن دَبَن منٛز ترٛاوُن تاکہِ سون یُس یہِ ماحول چھُ یہِ روزِ صاف